سانٮ۪ن کالجن منٛز چھُ ؤنکیٚس میڈکل سٹریٖم چلان نان میڈکل سٹریٖم چلان تہٕ آٹٕس سٹریٖم چلان امہِ علاوٕ چھُ ؤنکیٚس سٲنۍ کالیج فالو کران نیوٗ اٮ۪جوکیشن پالسی زٕ ساس تہٕ وُہس یتھ انٛدر اکھ بچہِ ہٮ۪کہِ اِلٮ۪کٹیٚوز پنٕنۍ پانہٕ چُنِتھ اکھ میٖڈکل سٹوٗڈنٛٹ ہٮ۪کہِ ؤنکیٚس آٹٕسٕک سبجکٹ نِتھ تہٕ یِتھٕے کٔنۍ ہٮ۪کو أسۍ وایسہِ ؤرسا تہِ ؤنِتھ گوٚو بیٚیہِ چھِ ہٮ۪کان یا آز بچہِ تہِ آنٲرٕس کٔرتھ تتھ منٛز ہٮ۪کن تِم بی اے یا بی اٮ۪س سی آسہِ کرُن یا بی کام آسہِ کرُن ماینر تہِ تہٕ میجر تہِ کٔرتھ یِتھٕے کٔنۍ وٕچھو أسۍ اگر أسۍ کورسن ہنٛز کتھ کرو سانہِ یوٗ ٹی انٛدر چھِ ؤنکیٚس تقریٖبن تمام کورسِز چلان یِم اوٹ سایڈ دِس یوٗ ٹی چھِ چلان گوٚو سٲنۍ یوٗ ٹی تہِ چھنہٕ پتھ باقٮ۪ن سٹیٹن یا باقٮ۪ن یوٗ ٹیٖزن کینٛہہ